اسلامُ علیکمُ مےٚ حظ اوس ایمازان پیٹھ آن لاین آڈر کوٚرمُت فون اکھ یتھ ناو چھُ نوٹ سیون پرو یہِ چھِ اکھ واریاہ اصل فون امِچ یۄس ریم چھٕ سۄ چھ ژور جی بی بیٚیہِ یُس میموری چھٕ سۄ چھٕ ژُہٲٹھ جی بی یہِ چھُ اکھ واریاہ اصل فون اتھ چھُ کیمرا تہِ اصل یُس اتھ کیمرا چھُ سہُ ہسا چھُ ارٕتاجی میگا پِکسل یمِچ کالٹی واریاہ اصل چھِ مےٚ چھُ اوٚنمُت یہِ سماٹ فون تاکہِ بہٕ ہیکہٕ آن لاین پڑٲے کرِتھ اتھ پٮ۪ٹھ یہِ چھُ واریاہ اصل فو ن یہِ چھُ سموٗتھ پکان اتھ چھنہٕ کانہہ تہِ ڈفکلِٹی کیمرا سٮ۪کشنس منز تہِ چھُ یہِ واریاہ بے مثال فون وون چھُ اصل پٲٹھۍ گژھان نٮ۪ٹورک پرابلم چھس نہٕ کیٚنٛہہ واے فاے تہٕ چھُس اصل بلوٗٹوتھ چھُس اصل اۭں ییمٕس کن چھ یہِ مطلب واریاہ فاہدٕمند چھُ اتھ چھنہٕ کانہہ تہِ نۄقصان یہِ چھُ ویلو فار مٔنی مطلب زِ ییتہِ اتھ ٲسۍ یژھو اتھ پیٹھ کرُن تہِ چھِ ہیکان کرتھ میٲنۍ پڑاے چھنہٕ اتھ پیٹھ رُکان کیٚنٛہہ تہٕ بییہِ چھِ واریاہ اصل فاسٹ چارجنگ تہِ چھس ییٚمۍکِن یہِ چارج چھِ جلدی گژھان بیٹری بیک اپ تہِ چھُس اصل بیٹری بیک اپ اصل بییہِ چھ اتھ واریاہ ٹایم نیران ییٚمہِ کنۍ مےٚ کانہہ دُشوٲری چھٕ حاصل سپدان یہِ چھُ اکھ واریاہ اصل فون